وعلیکُم اسلام بہٕ حظ چھُس ٹیٛوٗرِسٹہٕ اَز کیٛاہ سِکی کیٛاہ ریٹ اَز چَلان اَچھا گنٛٹہٕ وایِز کیٛاہ شِفٹہٕ وایِز گنٛٹہٕ تُہۍ کِتھٕ کٔنۍ چھِو دِوان اَچھا چلو تیٚلہِ ٲس اَسہِ بُکِنٛگ کَرٕنۍ او کے سَر